اَگر أسۍ کَتھ کَرو ییٚلہِ أسۍ گاڈٕ چھِ رٹان تہِ اَسہِ کَمَن چیٖزَن ہُنٛد چھِ اَسہِ پٮ۪وان خیال تھاوُن کَمیُک چیٖزُک اثَر پیوٚو اَسہِ اگر أسۍ اَتھ متعلق کَتھ کَرو ییٚلہِ أسۍ کُنہِ جایہِ گاڈٕ رَٹنہِ چھِ گژھان اَسہِ چھِ پٮ۪وان گۄڈٕ تَمہِ خٲطرٕ اَکھ لایسٮ۪نٕس بناوٕنۍ تہٕ اَدٕ ہٮ۪کو أسۍ گاڈٕ رٔٹِتھ اگر نہٕ أسۍ سُہ لایسٮ۪نٕس بناوو کِہیٖنۍ تیٚلہِ یُس فِشِنٛگ ڈِپاٹمٮ۪نٛٹ چھِ آسان گاڈٕ رٹنُک ڈِپاٹمٮ۪نٛٹ چھِ آسان یَتھ زَنہٕ أسۍ کٲشٕر پٲٹھۍ چھِ ونان رَکھ راکھ تِم چھِ تیٚلہِ کران کٲم تیٚلہِ چھِ نِوان تِم سٲنۍ بِسلَے تہٕ بیٚیہِ چھِ تِم اَسہِ نِوان جیل تہٕ سُہ چیٖز چھِ اَسہِ تَمہِ چیٖزُک اَکھ اَثر پیوٚو اَتھ سٲنِس اَتھ گاڈٕ رَٹنَس منٛز زِ اَسہِ گژھَن ضٔروٗری لایسٮ۪نٕس آسٕنۍ گاڈٕ رَٹٕنۍ اگر نہٕ لایسٮ۪نٕس ٲس گاڈٕ رَچنِچ تہِ کہِ اَسہِ کِہیٖنۍ تیٚلہِ ہٮ۪کو نہٕ أسۍ گاڈٕ رٔٹِتھ کِہیٖنۍ تہٕ تیٚلہِ چھِ اَسہِ واریاہَن چیٖزَن ہُنٛد تہِ خیال تھاوُن یِتھ کٲٹھۍ زَنہٕ اَسہِ مطلب گۄڈٕ چھِ اَسہِ ڈِپاٹمٮ۪نٛٹَس منٛز گژھُن ییٚلہِ زَنہٕ تِم اَسہِ دِن بیٚیہِ چھِ تِم اَسہِ دِوان کُنہِ مخصوٗص سِنٛدِ ہٕنٛز یا دٔریاوُک رٔٹِو سا ییٚتہِ گاڈٕ تہٕ تَمہِ علاوٕ اَگر أسۍ پتہٕ بیٚکِس ڈِپا ییٚتہِ کٕے راکھِ منٛز تِم دِن نہٕ تیٚلہِ گاڈٕ رَٹنہٕ یہِ چھِ یِمَو اَسہِ اَمہِ چیٖزُک چھُ اَسہِ پٮ۪وان سٮ۪ٹھاہ اثَر مطلب اَسہِ چھِ پٮ۪وان أکِس ڈِپاٹمٮ۪نٛٹَس منٛز گژھُن اَمہِ لایسٮ۪ن خٲطرٕ یا بیٚکِس ڈِپاٹمٮ۪نٛٹَس منٛز چھُ تہٕ اَمہِ چیٖز کِنۍ تہِ پیوٚو اَسہِ سٮ۪ٹھاہ اثر اَتھ گاڈٕ رَٹنہٕ کِس کارَس منٛز تہٕ ییٚمہِ سۭتۍ نٔے نوجوان چھِنہٕ ہٮ۪کان گاڈٕ رٔٹِتھ کِہیٖنۍ تہٕ یُس زَنہٕ وۄنۍ نو نو چھِ یِوان تٔمِس چھِ گۄڈٕ پٮ۪وان بناوٕنۍ اَسہِ یہِ یہِ یِہوٚے یہِ لایسٮ۪ن اَدٕ ہیٚکہِ سُہ گاڈٕ رٔٹِتھ تَمہِ پَتہٕ اَگر أسۍ کَتھ کرو اَسہِ کَم یِمہٕ مُشکِلاتَن ہُنٛد چھِ پٮ۪وان کَرٕنۍ یَتھ مطلب یِم پٮ۪وان اَسہِ کَرٕنۍ یِمَے مُشکِلات ووٚن مےٚ اَسہِ کیٛاہ چھِ پٮ۪وان کَرُن یَتھ یَتھ گاڈٕ رَٹنَس دوران اَسہِ چھِ پٮ۪وان واریاہَن اگر أسۍ پَنٛنہِ کٔشیٖرِ ہِنٛز کَتھ کَرو مخصوٗص پَنٛنہِ بَڈٕگامِچ کَتھ کَرو اَسہِ چھِ پٮ۪وان یِمَے چیٖز مَدِ نظر تھٲوِتھ مِثالَن اَسہِ أکۍسٕے ڈِپاٹمٮ۪نٛٹَس منٛز گژھُن یا بیٚکِس ڈِپاٹمٮ۪نٛٹَس منٛز گژھُن تہٕ اَدٕ چھِ اَسہِ یِم لایسٮ۪نٕس دِوان تہٕ أسۍ چھِ اگر نہٕ وٕنۍ أسۍ یِم چیٖز کَرو یِمہٕ پوٗرٕ یِم یِم فارمٮ۪لٹی پوٗرٕ کَرو کِہیٖنۍ یُس یہِ مطلب کٲم ٹاسٕک اَسہِ یِم دِوان چھِ تہٕ تیٚلہِ چھِ اَسہِ یِم جیل نِوان تہٕ پتہٕ تَتھ لگان سزا تہٕ یِمَن چیٖزَن ہُنٛد چھِ اَسہِ پٮ۪وان یِمَے چھِ اَسہِ ییٚتہِ بٔنٛدِش چھِ یَتھ سٲنِس کٔشیٖرِ منٛز یَتھ بَڈگام کِس ایرِیاہَس منٛز تہٕ بیٚیہِ چھِ اَسہِ بیٛاکھ چیٖز پٮ۪وان سونٛچُن وۄنۍ ییٚلہِ پتہٕ اَسہِ یِم لایسٮ۪ن وایسٮ۪ن چھِ مِلان تہٕ پتہٕ چھِ أسۍ کران کٲم پتہٕ چھِ أسۍ اَتھ گاڈٕ رَٹنَس مَزٕ تُلان تِکیٛازِ اَپٲری چھِ أسۍ ٹایم پَنُن یُس اَسہِ چھِ وقت یہِ چھِ أسۍ گُزاران سٲلِم زندگی مطلب آبَس پٮ۪ٹھ تِکیٛازِ اگر أسۍ حِساب کَرو گاڈٕ رَٹنٕچ تہٕ یُس زَنہٕ سٲلمو کھۄتہٕ ٹایَم چھِ اَسہِ دُہُک سُہ چھِ أسۍ أتھۍ نایہِ تہٕ آبَس پٮ۪ٹھ گژھان گُزاران تہٕ ییٚلہِ زَنہٕ أسۍ اَتھ آبہٕ تُلنَس چھِ مَزٕ أسۍ تُلان اَتھ یہِ یہِ چیٖز کَرنَس یِمَے چیٖز چھِ اَسہِ مطلب مَزٕ تُلان تہٕ اَمہِ سۭتۍ تہِ چھِ اَکھ لُطف اَکھ اَسہِ یِوان تہٕ پَنٕنۍ زندگی چھِ أسۍ یِتھَے کٔنۍ گُزاران گاڈٕ رٹان چھِ پَتہٕ چھِ تِم گاڈٕ أسۍ کٕنان تہٕ وۄنۍ گوٚو یُس یہِ آبَس پٮ۪ٹھ أسۍ ٹایَم گُزاران چھِ یہِ چھِ بِلکُلٕے چھِ یہِ تیُتھ مَزٕ دار چیٖزا یہِ ہٮ۪کہٕ نہٕ بہٕ لفظَن منٛز بیان کٔرِتھ کِہیٖنۍ تہٕ اَتہِ کُس سُکوٗن چھِ یِوان یا سُروٗپ چھِ یِوان اَسہِ بیٚہنَس تہٕ گاڈٕ رَٹنَس سٮ۪ٹھاہ مَزٕ چھِ یِوان اَتہِ